بہٕ چھُس کِرکَٹ میچ وٕچھان مےٚ چھُ سُہ واریاہ پَسنٛد لَگان وٕچھُن تِکیٛازِ کِرکَٹ میچ چھِ اکھ اَصٕل گیم یہِ چھِ پوٚز زِ کِرکَٹ گِنٛدن تہِ کِرکَٹ وٕچھُن چھُ واریاہ مَزٕ یِوان اِنسانَس بہٕ چھُس اَتھ ہر ہمیشہِ پرٛٮ۪تھ کانٛہہ میچ وٕچھان چاہَے سُہ کُس تہِ میچ کیٛازِ آسہِ نہٕ بہٕ چھُس کِرکَٹ میچ وٕچھان تِکیٛازِ تتھ وٕچھنَس چھُ واریاہ مَزٕ یِوان اِنسان چھِ واریاہ اَصٕل محسوٗس کران ییٚلہِ اِنسان کِرکَٹ میچ وٕچھان چھُ بہٕ چھُس آز کَل زیادٕ میچ پَنٛنے موبایِل فونہٕ پٮ۪ٹھ تِکیٛازِ اِنسان چھِنہٕ بٮ۪کِس محتداد آسان کیٚنہہ اِنسان چھُنہٕ تنٛگ یِوان کیٚنہہ اِنسانَس ییٚمہِ ساتہٕ گژھِ تمہِ ساتہٕ ہٮ۪کہِ اِنسان آرام سۭتۍ وٕچھِتھ میچ تِکیٛازِ یہِ چھِ اِنسانَس پَنٛنیَن اَتھَن منٛز بہٕ چھُس بیٚیہِ کٲم کران بہٕ چھس بیٚیہِ پَننیٚن دوستَن سۭتۍ تہِ آسان زیادٕ پَہنَس وٕچھان میچ تِکیٛازِ ییٚلہِ أسۍ دوستہٕ اِکوٹَے کانٛہہ میچ یعنے کہِ زیادٕ پَہنَس چھُس بہٕ دوستَن أکسٕے جایہِ چھِ أسۍ میچ وٕچھان ییٚلہِ أسۍ میچ چھِ آسان وٕچھان اسہِ چھِ اکھ أکِس سۭتۍ واریاہ مَزٕ یِوان أسۍ چھِ خۄش گژھان أسۍ چھِ گۄڈے تھاوان ؤنِتھ آز چھُ میچ زِ آز چھُ أکسٕے جایہِ میچ وٕچھُن واریاہ خۄش چھُ اِنسان آسان تہٕ کِرکَٹ میچ تہٕ بہٕ چھُ سُہ موبایِلٕے پٮ۪ٹھ وٕچھان تہٕ بیٚیہِ چھُس بہٕ یہِ آرام سۭتۍ وٕچھان